مےٚ اوس پٕنٛژٕ جوٗن گژھُن پِکنِک اننت ناگ پٮ۪ٹھ پہلگام تہٕ اننت ناگ چھِ اَکھ ٹیوٗر اینٛڈ ٹرٛاوٕل اٮ۪جَنسی تہٕ مےٚ کٔر تَتہِ کار اَکھ بُک مگر سُہ ووت نہٕ ٹایمَس پٮ۪ٹھ کیٚنٛہہ تہٕ یُس اٮ۪جَنسی چھُ مٮ۪نیجَر مےٚ کوٚر تٔمِس فون کہِ مےٚ چھنہٕ کار ضوٚرَتھ کیٚنٛہہ کیٛازکہِ مےٚ کٔر ٹٕرٛپ پَنٕنۍ کٮ۪نسَل تہٕ یُس ڈرٛایوَر چھُ سُہ ووت نہٕ ٹایمَس پٮ۪ٹھ کیٚنٛہہ یۄس مےٚ تٔمِس لوکیشَن ٲسۍ دِژمٕژ